کٔشیٖرِ منٛز چھِ ہاسپِٹَل واریاہ اَصٕل واریاہ کَِیر تہِ کَران شُرٮ۪ن تہِ بَچن بَڑٮ۪ن تہِ ہر کٲنٛسہِ کَران وۄنۍ زَن أسۍ چھِ نہٕ گژھان تمیُک مطلب گوٚو نہٕ تِم چھِ نہٕ تَتہِ کَران تِم چھِ واریاہ اَصٕل کَِیر کَران أسۍ تہِ چھِ گَژھان مطلب مےٚ چھُ بہٕ چھَس میرڈ مےٚ چھُ اَکھ بَچہِ خۄدایس حوالہٕ بہٕ گٔیَس سوٗر ہاسپِٹَل ہاسپِٹَل گٔیَس بہٕ سُہ چھُ گورمینٹٕے گٔیَس بہٕ تور تِمَن کۄس کوٚر مےٚ واریاہ اَصٕل واریاہ اَصٕل کوٚر مےٚ تِمَن نَوان ریتَن ٲسٕس چَک اَپ کَرنہِ کَران پرایویٹ اوس نہٕ مےٚ کٕہٕنۍ تہِ علاج نہ نہَ نہِ اپُز وَنہٕ بہٕمےٚ اوس نہٕ پرٛیوٹ تھومُت کِہیٖنۍ بہٕ أسٕس تور گژھان اَصٕل پٲٹھۍ رٮ۪تھٔ گژھتھ أسٕس پنٛدٕہاے دۄہہِ ٲسۍ گژھان چَیک اپ کَرنہِ تہٕ اَصٕل پٲٹھۍ ٲسۍ مےٚ تِم تَتہِ چَک اپ کَران بہٕ روٗزٕس نون ریتن روٗزٕس بہٕ واریاہ اَصٕل واریاہ اَصل روٗزٕس بہٕ تَتہِ تہٕ بیٚیہِ ٲسۍ مےٚ تِم ہَفتہٕ گٔژھِتھ پَنٛداہ دۄہ گٔژھِتھ ای سی جی ہر کانٛہہ ٹٮ۪سٹ تھاوان ہارٹٕچ ریٖل تھاوان ہر کینٛہہ بیٚیہِ فرییَس منٛز اَکھ مطلب پونٛسہٕ ٲسۍ نہٕ تِم تَتہِ رَٹان کِہیٖنۍ فرییَس منٛز ٲسۍ مےٚ تِم تھاوان تَتہِ ہر کانٛہہ ٹیسٹ تہٕ بیٚیہِ ٲسۍ بی پی واریاہ وغیرہ باقٕے ٹٮیسٹ تِم تہِ ٲسۍ فری یَس منٛز بی پی چیٚک کَران تِم تہِ ٲسۍ کَران ہَر کیٚنٛہہ مطلب یِمَن پیشَنٹَن ہِنٛدۍ خٲطرٕ بیٚنٛچ وینٛچ ایویلیبٕل تَتہِ اَصٕل پٲٹھۍ بیٚہناوان تَتہِ یہِ نہٕ کینٛہہ مطلب لاینہِ منٛز بِہُن ہُہ یہِ نَہ نہَ کُرسی اَصٕل پٲٹھۍ بیٚنٛچ وینٛچ سٲری ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ آسان تہٕ أسۍ حظ گٔے پانہٕ تہِ ٲسۍ أسۍ توٗرۍ گَژھان مےٚ زاو خۄدایس حوالہٕ خۄدایس حوالہٕ اوس مےٚ نیچوٗ سُہ ژاو مےٚ تٔتھۍ گورمنٹ ہوسپَِٹل اَصٕل فیسلٹی ٲس اَصٕل بہٕ کینٛہہ ییٚلہِ مےٚ پَتہٕ سُہ مطلب سیٖزَر آو تَمہِ ساتہٕ تہِ واریاہ واریاہ کَِر کوٚرُکھ مےٚ واریاہ جلدی کٔرٕکھ مےٚ آ سٔرجٔری تہِ بَچہِ تہِ زاو اَصٕل پٲٹھۍ زاو بیٚیہِ چھِ تِم کیٛاہ تھانۍ ژور ساس پانٛژھ ساس تِم پونٛسہٕ چھِ تَران بیٚیہِ سُہ دَوا وَوا تَمہِ سۭتہٕ لَگان چھُ سُہ تہِ چھُ تراوان ایٚکاونٛٹَس منٛز پَتہٕ تِم پونٛسہٕ ہر کینٛہہ چیٖز چھِ تَتہِ ملان مُفُت ہر کیٚنٛہہ دَوا فیسَلٹی کِیر کَران بیٚڈ شیٖٹ ٲسۍ بدلاوان بیڈن ویڈن سارنٕے دۄہے ٲسۍ یِوان دۄہَس منٛز ٲسۍ یِوان ڈاکٹر ژورِ لَٹہِ پانٛژھ لَٹہِ چَک اَپ کَرنہِ أکِس پیشَنٛٹ ٲسۍ یِوان ژور لَٹہِ چَک اَپ کَرنہِ بَچس تہِ ٲسۍ وٕچھان یہِ ہَر کینٛہہ ٲسۍ وٕچھان تَتہِ اَصٕل پٲٹھۍ کَران چھِ تَتہِ فیسَلٹی ویسَلٹی چھِ تَتہِ واریاہ اَصٕل واریاہ واریاہ واریاہ زیادٕ اَصٕل